ہیٚلو اَلسلامُ علیکُم ؤنِو اَہَن حظ اۭں اچھا ٹھیٖک کوتاہ اَدٕ حظ کیٚنٛہہ نہ حظ چھُنہٕ کوٚت چھِ واتناوُن اَدٕ حظ اَدٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ بہٕ حظ واتناو یہِ جُمعہ دۄہ اَدٕ حظ اَدٕ حظ اَلسلامُ علیکُم